وۄستا مےٚ کَرے دہ مِنٹ برٛونٛٹھ کیب اَکھ آرڈر سۄ وٲژ نہٕ وُنہِ میانہِ میٲنِس پتہس پٮ۪ٹھ کینٛہہ وۄنۍ ؤنِتو تُہۍ مےٚ کوٗتاہ ٹایم لگہِ تۄہہِ میٲنِس پتہس پٮ۪ٹھ واتنہٕ خٲطرٕ جلدی پہم کٔرِتو بیٚیہِ تھوڑا